شِکارا فیٚسٹِوَل چھُ بَنٛگَس ویلی میں چھِ منٛز چھِ أسۍ فیٚسٹِوَل تھاوان تَتہِ چھِ یِوان واریاہ لوکھ واریاہ لوکھ پَتہٕ چھِ تَتہِ پرٛوگرٛام ووگرٛام لاگان مطلب واریاہ مَزٕ چھُ یِوان اسہِ واریاہ زیادٕ مَزٕ یا سرینَگرَس منٛز چھِ شِکارا فیٚسٹِوَل کَران تَتھ منٛز چھِ یِم ناوٕ آسان ناوَن مَنٛز چھِ کھژان واریاہ پَتہٕ چھِ پرٛوگرٛام آسان ناونٕے منٛز چھِ میوٗزِک تہِ آسان پھَل پوش واریاہ زیادٕ چاے نُنہٕ چاے کہوٕ یِتھَے پٲٹھۍ چھِ ٲں بیساکھی فیٚسٹِوَل چھُ یا مطلب یور چھِ کَران کٲم ییٚلہِ یہِ بَنٛگَس ییٚلہِ فیٚسٹِوَل چھِ آسان تور چھِ یِوان مِنِسٹَر وِنِسٹَر تہِ بیٚیہِ چھِ أسۍ پَتہٕ کَران کٲم پَتہٕ چھِ یورٕکۍ تہِ گَژھان زیادٕ تَر پَتہٕ چھِ تَتہِ لاگان گیٚوُن تہِ ٲں ڈانٕس تہِ چھِ کَران نَژان وَژان چھِ سٲری چھِ پَتہٕ سٲری چھِ اصٕل پٲٹھۍ ایٚنجواے تہِ کَران